بہٕ ہسا ٲسٕس پَران ٹٮ۪نتھَس پَتہٕ یِتھُے مےٚ ٹٮ۪نتھ رِزلٹ درو تہٕ مےٚ ٲسۍ شُکُر تتھ پَروردِگارَس کُس مےٚ ٲسۍ مارکٔس واریاہ اَصٕل پَتہٕ کٔر مےٚ کٲم مےٚ دوٚپ کوٚر مےٚ پَتہٕ ایلیوینتھٕ جویِن تہٕ روٚٹ مےٚ پَتہٕ میڈِکَل پوٚر مےٚ پَتہٕ ایلٮ۪وینتھٕ تہِ تہٕ پَتہٕ پوٚر مےٚ ٹُویلتھ تہِ پَتہٕ کوٚر مےٚ ٹُویلتھ پاس تہٕ پَتہٕ آیہِ مےٚ تَتھ منٛز تہِ واریاہ زیادٕ مارکٔس تہٕ پَتہٕ ووٚن گرکیو وَنۍ کیاہ کرکھ ژٕ ییٚمہِ برونٹھ پَتہٕ سوٗنچ مےٚ مےٚ دوٚپ نہ میٲنِس میٲنِس فوٗچرَس خٲطرٕ میٲنِس کیریَرَس خٲطرٕ کیاہ گژھِ ٹھیٖک تہٕ پَتہٕ کوٚر مےٚ کٲم پَتہٕ ہسا لوٚگ مےٚ پَرُن ایم بی بی ایَس خٲطرٕ پَتہٕ ہسا أنۍ مےٚ یہِ کِتاب تَمہِ خٲطرٕ واریاہ تِم ہسا آے مےٚ دہَن وُہَن ساسَن پَتہٕ لوٚگ مےٚ پَرُن پَتہٕ کٔر مےٚ تَتھ کوچِنگ پَتہٕ کٔر مےٚ تَتھ کوچِنگ تہٕ ٲسٕس بہٕ تٔتھۍ مُتعلِق پَران ؤریَس کھنڈَس پَتہٕ ٲسٕس بہٕ بیہوان دۄہ راتھ پَران ٲسٕس دوہ راتھ صبُحن ٲسٕس وۄتھان ژوٚرِ بَجہِ تہٕ بہٕ ٲسٕس کران صبُنَتھس ژورِ بَجہِ چھَلان ٲسٕس بہٕ بُتھ تہٕ پَڑان ٲسٕس نیماز دِوان ٲسٕس کورانَس تعلیٖم تہٕ ٲسٕس پران پَتہٕ بَہہ بَجہِ تامَتھ پَتہٕ ٲسٕس نیران نیبَر کُن ٲسٕس کران لوک پَتہٕ ٲسٕس بَتہٕ کھٮ۪وَان پَتہٕ ٲسٕس بیٚیہِ پران بہٕ ٲسٕس اکھ اکھ گَنٹہٕ ٲسٕس بہٕ کران بریک تہٕ تَتھ ٲسٕس بہٕ نٮ۪بر کُن واک کران بہٕ ٲسٕس دَپان اَمہِ سۭتۍ روزِ مےٚ مینٹَل مینٹٔلی تہِ ٹھیٖک تہٕ ٲسٕس بہٕ پران ؤریَس کھنڈَس پَتہٕ ہسا کوٚر مےٚ کٲم مےٚ ہسا ٲسۍ بہٕ صُبحن ٲسٕس وۄتھان مےٚ ہسا اوس ٲسۍ دِوان مِمی دۄد گِلاس تہٕ چٮ۪وان ٲسٕس دَپان ٲسٕم اَمہِ سۭتۍ گژھِ یہِ روزیکھ ٹھیٖک تہٕ اَمہِ سۭتۍ یہِ نہٕ کَمزوٗری کیٚنہہ مےٚ ہسا میٲنِس کیریَر خٲطرٕ میٲنِس تٔعبیت خٲطرٕ کوٚر میٲنیو گرِکیو تہِ واریاہ زیادٕ مدتھ خاص کر میٲنۍ مٲلۍ میانہِ ماجہِ إں بیٚیہِ میٲنیو بایو تِمو تہِ کٔر مےٚ واریاہ زیادٕ ہٮ۪لٔپ اَتھ منٛز ہَل کوٚرکھ یِتھۍ کٔنٮ۪تھ زِ میل ایم بی بی ایَس خٲطرٕ لوٚگ پَرُن مےٚ حظ سَمیو أبوٗجِیَس دوٚپُس مےٚ چھُ ایم بی بی ایَس کَرُن تہٕ تَتھ یِتھ کٲٹھٮ۪ن یٖژاھ روٚپیہِ لَگن تٔمۍ دوٚپ کیٚنہہ چھُنہٕ پرواے چہَس بہٕ شُکُر اَدا کران پَنٕنِس رۄبُل عالمیٖنَس ییٚمۍ مےٚ یَتھ منٛز کامیٲبی دِژ تہٕ تَمہِ پَتہٕ چھَس بہٕ پَنٕنٮ۪ن گرِکٮ۪ن شُکُر اَدا کران یِم مےٚ ساتھ چھِ دِوان یَتھ پَرنَس مُتعلِق تہٕ بیٚیہِ چھِ مےٚ زیادٕ پَہم مٔمی کران ہٮ۪لٔپ کیازِ کہِ سۄ چھےٚ نہٕ مےٚ کِہیٖنۍ کٲم دِوان کرنہٕ بہٕ چھَس دۄہ راتھ آسان پَران سۄ چھےٚ مےٚ دِوان ٹھوٗل چھَم دِوان دۄد چھَم دِوان دۄدٕ کَپ چٮ۪نہٕ خٲطرٕ زِ ژٕ روزِ اَمہِ سۭتۍ زَن زیہن تہِ ٹھیٖک اَمہِ سۭتۍ یہِ نہٕ کَمزورِ تہِ کیٚنہہ تہٕ پوٚر مےٚ تَمہِ خٲطرٕ تہٕ پَتہٕ ہسا دیُت مےٚ ایم بی بی ایس ایکزام تہٕ مےٚ سا پیٚیہِ تَمہِ خٲطرٕ واریاہ زیادٕ محنت کَرٕنۍ تہٕ شُکُر تَس رۄبُل عالَمیٖنَس کُن مےٚ سا درایہِ سیٖٹ ایم بی بی ایَس خٲطرٕ وَنۍ ہسا چھَس بہٕ دَپان بہٕ پرٕ ایم بی بی ایَس تہٕ وَنۍ چھُ تَتھ پانٛژَن ؤریَس پَرُن تہٕ تَمہِ پَتہٕ تَتھ چھُ واریاہ زیادٕ گۄڈٕ تَتھ چھُ نہٕ آسان بِہُنن کیٚنہہ سُہ دورت آسان پَرُن تہٕ بہٕ سا کرٕ تَمہِ خٲطرٕ واریاہ زیادٕ محنت بہٕ سا کرٕ تَمہِ خٲطرٕ واریاہ زیادٕ پریرپریشَن تہٕ پَتہٕ ہسا نیرِ مےٚ جاب پَتہٕ ہسا مِلہِ مےٚ مُلازمَتھ بہٕ ہسا بَنہٕ پَتہٕ ڈاکٹر تہٕ یِہوے چھُ میانہِ زِندگی ہُند مَقصد یِہوے چھُ میانہِ کیریَرُک یِہوے چھُ مےٚ کیریَر یِہوے چھُ مےٚ فیوٗچر کہِ بہٕ چھَس دَپان بہٕ گٔژٕس بَنٕنۍ ڈاکٹر